وعلیکُم سَلام اَسَلام علیکُم اَہن حظ ٹھیٖک تُہۍ چھُو حظ ٹھیٖک ٹھیٖک حظ

اَہن حظ أسۍ حظ چھِ

سِمپٕل چھِ ترٛےٚ ہتھ ترٛےٚ ساڈ ترٛےٚ ہتھ سِمپٕل گَژھان آ یوٗتاہ ڈِزاینِگ تہِ چھُ پتہٕ الگ الگ ریٹ آسان فلہال سٮ۪مپٕل ساڈ ترٛےٚ ہتھ

سُہ چھُ الگ الگ ریٹ پتہٕ یوٗتاہ یَتھ پایپِنٛگ آسہِ کیٚنٛہہ آسہِ تتھ چھُ الگ کھسان چارٕج ساڈ ژور ہتھ پانٛژھ ہتھ نَہ ساڈ ژور ہتھ تامتھ چھِ گَژھان ساڈ ژور ہتھ نَہ یوتٕے چھُ گَژھن ساڈ ژور ہتھ امہِ کم گَژھِ نہٕ کیٚنٛہہ سُہ وٕچھِنہٕ حظ بہٕ تمی دۄہ کیٛاہ کمہِ اٮ۪نٛگلہٕ کیٛاہ آسن سُوٕنۍ سُہ لگہِ پتہٕ تمے ساتہٕ پاے یِتھ کٔنۍ ما چھِ پاے کپٲرۍ کیٛاہ چھِ کِتھ کٔتھ چھُ سُوُن کیٛاہ چھُ بناوُن کیٛاہ آسہِ کَرُن اَسہِ بیٚیہِ کورِ زٕ اَہن حظ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ چلو اَدٕ کیاہ بِہِو رۄبس حوال